نہ حظ مےٚ چھُنہٕ زٕہٕنۍ تہِ یوگا کلاس جایِن کۆرمُت مَگر فٲیِدٕ چھُ اَتھ مگر أسۍ چھنہٕ اَتھ کُن زیادٕ پَہنتھ یہِ اِنوالٕو روٗدمٕتۍ اَتھ منٛز کِہیٖنۍ اِسلے چھنہٕ مےٚ اَتھ مُتعلِق کٕہٕنۍ تہِ جانٛکٲری